ایٚس ٹی ایٚم کہِ وجہ سۭتۍ چھ ونکیٚں سٲنس علاقس منٛز صحتچ دیکھ بال واریاہ زیادٕ آسان سپدیمٕژ امہِ کہ وجہ سۭتۍ چھ أسۍ ہیٚکان ونکیٚن آنلاین میٚڑسن آرڈر کٔرتھ امہِ کہِ وجہ سۭتۍ چھ أسۍ ونکیٚن ہیٚکان ڈاکٹرس نِش آنلاین ایٚمپویٚنٹمیٚنٹ رٔٹتھ ایٚس ٹی ایٚم کہ وجہ سۭتۍ چھِ ونکیٚن مٔریزن واریاہ زیادٕ آسٲیش یوان ایٚس ٹی ایٚم کہِ وجہ سۭتۍ چھ ونکیٚن سٲنۍ زنٛدگی واریاہ آسان بنیمٕژ ساینس اینٛڈ ٹیٚکنلجی بنٲو سٲنۍ زنٛدگۍ واریاہ زیادٕ آسان امہ کہِ وجہ سۭتۍ چھ ونکیٚن مٔریزن واریاہ زیادٕ آسٲیش یوان بیٚیہِ پیشنٹس یم سۭتۍ چھ آسان تمن تہِ چھ یوان واریاہ زیادٕ آسٲیش امہ کہِ وجہِ سۭتۍ أمۍ تھوو ونکیٚن سانہِ صحتک واریاہ زیادٕ خیال